ہیٚلو اَسلامُ عَلیکُم یہِ چھِ حظ اوٗبر آ مےٚ اوس ایٚکچُؤیلی بہٕ چھَس وُنکٮ۪س راج باغ مےٚ چھُ گَژھُن ایرپوٹ تام آ مےٚ چھُ گَژھُن ایرپوٹ پَگاہ دَہہِ بَجہِ تَمہِ ساتہٕ آسیٛا ایٚویلیبُل کار تُہٕنٛز آ بِلکُل بِلکُل تُہۍ ییٖزیٚو پَگاہ ڈاٹ ییٖزیٚو تُہۍ نَو بَجے دَہ بَجہِ تام گوٚژھُس بہٕ ایرپوٹ واتُن آ پَگاہ چَلوٗ ٹھیٖک چھُ